سٲنِس پُلوٲمِس منٛز ہَسا چھِ واریاہ ایجوکیشنَل اِنَسٹِچوٗٹٕس یہِ حظ یہِ کالج ہَسا چھِ سکوٗلٕز حظ چھِ بیٚیہِ حظ چھِ آی ٹی حظ آی ٹی آی یہِ ہَسا چھِ اَمیُٚک فیٖس ہَسا چھِ واریاہ کَم آسان واریاہ اَصٕل کہِ سُہ ہَسا چھِ ہٮ۪کان پرٮ۪تھ کانٛہہ سٹوٗڈَنٛٹ ایفٲٹ کٔرِتھ تہٕ اَتہِ حظ چھِ یِم واریاہ سَبجَکٹ چھِ یِوان میڈِکَل حظ چھِ آرٹٕس چھِ یہِ حظ کَمپیوٗٹَر ساینَس بیٚیہِ حظ چھِ